مہاتما گاندِھیَن کَرِ واریاہ موٗمیٚنٹٕس سِٹارٹ یمن فارِین حکومتَن خٕلاف تہٕ بیٚیہِ ٲسۍ کیٚنٛہہ واریاہ لیٖڈرٕس یمو زن فایٹ کٔر یمن فارِین حکومتَن خلاف تہٕ کَریٚکھ واریاہ موٗمیٚنٹہٕ سِٹارٹ یتھ مَنٛز زن اکھ موٗمیٚنٹہٕ ٲس سالٹہٕ ستیاگرٛاہا بیٛاکھ موٗمیٛنٹہٕ ٲس نان کاپوریشَن موٗمیٚنٹہٕ بیٛاکھ اکھ موٗمیٚنٹہٕ ٲس یتھ زن ونان ٲسۍ سویدیشی موٗمیٚنٹہٕ گۄڈٕ کرو أسۍ ڈِسکَس یہِ سالٹہٕ ستیاگرٛاہ سالٹہٕ ستیاگرٛاہا یہِ ٲس اکھ سۄ سِوَل ڈِس اوٚبیٖڈیَنس موٗمیٚنٹہٕ ونو أسۍ اتھ یۄس ہَسا گاندھی جِیَن چَلٲو تِکیٛازِ تہِ یہِ ٲس اکھ سۄ موٗمیٚنٹہٕ یۄس أمۍ برٛٹِشٲرزَن خٕلاف چَلٲو تِکیٛازتہِ تِمو ٲسۍ نوٗنَس پٮ۪ٹھ کیٚنٛہہ ٹیٚکٕس اِمپوز کٔرمِتۍ تہٕ تٔتھۍ مُخٲلِف آیہِ یہِ موٗمیٚنٹہٕ چلاونہٕ گاندھی جی نہِ ذریعہِ یتھ مَنٛز تٔمۍ اکھ پایدَل مارٕچ کوٚر یتھ زن ونان چھِ ڈانٛڈی مارٕچ وۄنۍ ونو أسۍ نان کاپوریشن موٗمیٚنٹَس متعلق یہِ تہِ ٲس اکھ سۄ موٗمیٚنٹہٕ یۄس زن گاندھی جی نٕے چَلٲو أمی کٔر یہِ سِٹارٹ کُنوُہ شیٚتھ تہٕ وُہَس مَنٛز امیٛک یہِ یُس زن مدعا و مَقصد اوس سُہ اوس ٲں یی کہِ یم زن ییٚتہِ برٛٹِشٲرٕز ٲسۍ یمو ٲسۍ کیٚنٛہہ روٗلٕز کٔرمِتۍ اِمپلِمیٚنٹہٕ ہندوستان کیٚن خلقَن پٮ۪ٹھ تہٕ تمے آیہِ یہِ موٗمیٚنٹہٕ چلاونہٕ اَمہِ موٗمیٚنٹُک مَقصد اوس کہ یِہنٛدۍ یم زن یم روٗلٕز چھِ یمن کٔرِو بایکاٹ تہٕ أتھۍ مَنٛز آو پوٗرنا سوراج یتھ زن أسۍ ونو کَمپلیٖٹ اِنڈِپیٚنڈنٕس اَمۍ کُے آو نعرٕ دنہٕ اَمہِ پَتہٕ ونو أسۍ سوادیشی موٗمیٚنٹَس متعلق یہِ ٲس اکھ سۄ اکھ موٗمیٚنٹہٕ یتھ مَنٛز زن یہِ آو خلقَن مَنٛز وَننہٕ کہِ تُہۍ کٔرِو پَنٕنۍ پرٛوڈَکٹس یوٗز یم تُہۍ پانہٕ بناوان چھُو نہ کہِ تُہۍ کٔرِو تِم پرٛوڈَکٹٕس یوٗز یم زن ییٚتہِ برٛٹِشٲرٕز کٕنان چھِ تِکیٛاز تہِ تِم ٲسۍ تم پرٛوڈَکٹٕس آلریٚڈی یمن خلقَن دٛروٚگۍ دِوان ایٚکچؤلی ٲسۍ تِم یمنٕے نِش گۄڈٕ یم را میٚٹیٖریل نوان پَتہٕ ٲس تِم انان اِنٛگلینٛڈ پٮ۪ٹھ پرٛوڈَکٹٕس تِمن بَنٲیِتھ تہٕ یمن ٲسۍ تِم درٛوٚگہِ باوٕ کٕنان تہٕ تَوٕ موٗجوب آیہِ یہِ موٗمیٚنٹہٕ چلاونہٕ اَمہِ سب کہِ اتھ مَنٛز آو خلقن یہِ وننہٕ کہِ تُہۍ کٔرِو خٲلی پَنٕنۍ پرٛوڈکٹٕس یوٗز تہٕ یہنٛدیٚن پرٛوڈَکٹَن کٔرِو تُہۍ بین تہٕ بیٚیہِ بایکاٹ